ہٮ۪لو السلام علیکُم اَہن حظ خالِد صٲب ڈیری پرٛوڈَکٹ وٲلۍ چھُو حظ تِمَے تُہی

تُہی چھُو حظ مےٚ ؤنِو حظ یہِ کیٛاہ وَنان اَسہِ اوس پرٛو پرٛوڈَکٹ پانٛژھ شےٚ ضوٚرَتھ مطلب اَسہِ ٲسۍ یَتھ خانٛدرَس منٛز ڈیری پرٛوڈَکٹ ضوٚرَتھ تۄہہِ چھُو حظ آسان ہَرٕ کانٛہہ ڈیری آیٹَم کِنہٕ تُہۍ چھُو حظ یُتُے بناوان اَچھا آڈرَس پٮ۪ٹھ تہِ ہوم ڈِلِؤری گژھان تیٚلہِ ٹھیٖک حظ چھِ مطلب ریٹ کیٛاہ چھِ مطلب اٮ۪وریج ریٹ کیٛاہ چھِ روزان یِمَن چیٖزَن تُہۍ ؤنِو حظ مطلب تۄہہِ کیٛاہ کیٛاہ چھُو اٮ۪ویلیبٕل اَتہِ مطلب تُہۍ کیٛاہ کیٛاہ چھُو بَناوان سٕپیشَل آیٹَم وَیٹَم کیٛاہ چھُو تۄہہِ تُہۍ ؤنِو مےٚ اَچھا مطلب ژامَن وامَن سورُے کیٚنٛہہ چھُو بَناوان مےٚ ؤنِو مطلب اَسہِ چھِ پگاہ یہِ اِوٮ۪نٛٹ اَکھ زٕ اَکھ چھِ اَسہِ ضوٚرَتھ دۄدٕچ رَسمَلایی بیٚیہِ چھِ اَسہِ ضوٚرَتھ پے پیسٹرٛی بیٚیہِ چھِ اَسہِ ضوٚرَتھ آیِس کرٛیٖم بیٚیہِ چھِ یہِ سُہ دۄدٕ چاکلیٹ بوٗز مےٚ تُہۍ چھُو بَناوان اَتہِ مِلک چاکلیٹ وٕلٹہٕ سُہ فیمَس تۄہہِ اَہن حظ آ أسۍ حظ دِمو آڈرٕے سُہ تہِ چھِ اَسہِ ضوٚرَتھ مطلب تِم آسَن اَسہِ تقریٖباً وُہ تٕرٛہ ضوٚرَتھ بیٚیہِ بیٚیہِ چھُو تُہۍ بَناوان اَتہِ یہِ تہِ کیٛاہ چھِ وَنان تُہۍ چھُو اَتہِ ژامَن تہِ بَناوان سُہ تہِ چھِ اَسہِ ضوٚرَتھ مےٚ ؤنِو ریٹ کیٛاہ گژھِ اَہن حظ آ پَزے حظ ڈۄڈ ہَتھٕ مطلب ٹوٹَل کوتاہ دِیِو تُہۍ یِم یِم سٲری وٕچھ اَکھ چھِ اَسہِ ضوٚرَتھ آیِس کرٛیٖم اَکھ چھِ اَسہِ ضوٚرَتھ آیِس کرٛیٖم تٕرٛہ سا تٕرٛہ آیٹَم بیٚیہِ چھِ اَسہِ ضوٚرَتھ پیسٹرٛی تٕرہ چاکلیٹ تٕرٛہ ژامَنۍ ژامَنۍ چھِ اَسہِ ضوٚرَتھ ترٛےٚ کِلوٗ بیٚیہِ چھِ اَسہِ ضوٚرَتھ دۄدَس دَہ کِلوٗ کوتاہ حظ گژھِ ریٹ ٹوٹَل سَتھ ساس حظ مطلب ہو ہوم ڈِلِؤری مَہ حظ چھُو تُہۍ اٮ۪کٕسٹرٛا چارجِز ہٮ۪وان أسۍ حظ چھِ روزان یَتٮ۪تھ مَلَہ آباد اَہن حظ یہِ حظ چھِ یَتٮ۪تھ پَنٛداہ کِلوٗ میٖٹر چھِ اَتہِ پٮ۪ٹھ دوٗر تُہۍ کوٗتاہ یہِ دِیِو اَتھ ریٹ ژور ہَتھ حظ اَہن حظ ژو ٹھیٖک حظ چھِ مطلب ٹوٹَل کوٗتاہ چھِ یہِ گژھان پَتہٕ